واریاہ بیٚنِفِٹٕس ہَسا چھِ یِم قُدرَتی یِم ہَسا چھِ تِم ہَسا چھِ أسۍ کَر یِم ہَسا بَچا یِم ہَسا بَچاوان چھِ ایٚینمٕلٕز آ اَنِمُل سان یِمَن جاناوارن مِثال کے طور پَر اَسہِ ہسا چھِ گرِ گُپَن ہسا چھِ تَمہِ یا گاو ہَسا چھِ تٔمِس ہَسا اَگر سَردی چھےٚ گَژھان آ سردی چھےٚ گَژھان یا بیٚمار چھےٚ پٮ۪وان أسۍ ہَسا چھِ تٔمِس گریلوٗ یہِ کرا نین نیچرٔلی یہِ کران أسۍ ہَسا چھِ چاے دِوان پاکوان چاے سۄ ہَسا چھِ دِوان تٔمِس ہا سۄ ہسا چھُ تمہِ سۭتۍ آ سُہ ہَسا چھِ ٹھی ٹھیٖک گَژھان تَمہِ سٍتۍ سُہ ہَسا چھُ ٹھیٖک گَژھان تَمہِ تَمہِ سۭتٮ۪ن یِتھَے کٔنۍ ہسا اِنسانَس اِنسانَس اگر کیٚنٛہہ تہِ یہِ ہَسا چھِ بُتھِس یا چھِ آسان پرٛابلِم کیٚنٛہہ چھِ آسان سُہ بُتھِس چھِ آسان پرٛابلِم کیٚنٛہہ سُہ ہَسا چھِ قُدرٔتی یِم ہَسا چھِ سُہ قدرٔتی یِم ہَسا چیٖز ہَسا چھِ تم اِستعمال کَران آ یہِ سُہ ہَسا چھِ اِستعمال کَران تَمہِ سۭتۍ ہَسا چھِ اَلویرا یِم یِم قُدرٔتی یِم ہَسا چھِ کَران یوٗز سُہ ہَسا چھُ اَلویرا یا یُس بٕتھِس چھُ لاگان تَمہِ سۭتۍ ہَسا چھُ بُتھ واریاہ اصٕل روزان یِم ہَسا چھِ نیچرَل یِم فٲیدٕ بیٚنِفِٹٕس ہَسا یِم فٲیدٕ ہَسا چھِ أمس یہِ یِم ہَسا کیٚنٛہہ فٲیدٕ ہَسا یِم ہَسا چھِ یہِ گَژھان اَنمٕلزَن یِتھے کٔنۍ ہَسا چھِ یِم جاناوار چھِ اَسۍ ہَسا چھِ واریاہ یَتھ ژھاوٕج چھِ ژھاوٕج اَگر بٮ۪مار گَژھِ تٔمِس تہِ ہَسا چھِ دِوان آ تٔمِس تہِ ہَسا چھِ أسۍ چاے چاے دِوان یا نوٗن ہَسا اَگَر ہَسا ژھاو جاناوار کھٮ۪وان آسان نہٕ کِہیٖنٛۍ نہٕ مٲل آسٮ۪کھ نہٕ کِہیٖنٛۍ نہٕ أسۍ ہَسا چھِ تِمَن نوٗن تہِ یہِ دِوان نوٗن تہٕ مَرژٕوانگُن تَمہِ سۭتۍ ہَسا چھِ تِمن واریاہ تَمہِ سۭتۍ ہَسا چھِ تِمہٕ کھیٚوان یہِ ہَسا چھُ نیچرل یہِ تہِ ہَسا یہِ ہَسا چھُ نیچرَل بینہِ بیٚنِفِٹ ہَسا چھِ یِتھے کٔنۍ ہَسا چھِ اَسہِ یِم یِم ایلڈ یِم ہسا یِم بٔڈۍ چھِ اَسہِ گَرِکۍ تِم ہسا چھِ اَسہِ اڈواے یِم ہسا چھِ اَسہِ اڈوایِز مَشوَرٕ دِوان تِمَے ہَسا چھِ اَسہِ ہاوان دَپان ہَسا چھِ یِتھٕ کٔنۍ مان ژٕ یِم ہَسا چھِ نیچ تِم ہَسا چھِ اَسہِ زیادٕ دِوان نیچرَلٕز یہِ مان ژٕ قُدرَتی یِم ہَسا کٔرِو زیادٕ مان ژٕ استعمال کٔرِو ہَسا تِم زیادٕ دِوان تَوَجہوٗ دِوان زیادٕ کٔرِو ہَسا یِمَے استعمال یہِ قُدرَتی ہسا کٔرِو اِستعمال چاے دِیِو سا گُپنَن اَگَر سَردی آسہِ گٔمٕژ چاے دِیِو حظ چاے دِیِو یا نوٗن ژھاولٮ۪ن دِیِو نوٗن نوٗن اَگر یا کٲنٛسہِ آ نوٗن دِیِو یِتھٕے کَنۍ ہَسا چھِ یِم ہَسا چھِ یِم بٔڈۍ ہَسا چھِ تِم ہَسا چھِ اَسہِ ایڈوایس یہِ مَشوَرٕ دِوان